السَلام علیکُم حسنین ٹھیٖک چھُکھہٕ کَتہِ سا چھُکھ ہے ہُو تھوٚوُتھ نا اَڈٕلیٛوکُے سُہ پارکہِ ہُنٛد سُہ مَسلہٕ تھوٚوُتھ نا اَڈٕلیٛوکُے یۄس گھرِ ٲسۍ بَناوان یہِ پارَک ہوٚمہِ سایڈٕ سُہ وۄپَر گاسہٕ قہر زامُت تَتھ تَتھ نہٕ یِوٲنی ژٕ کَڑنہِ ژٕ اوسُکھ وَنان بہٕ یِمٔے ہَفتَس منٛز دۄیہِ لَٹہِ پٔتِم زٕ دۄہ چھی ژےٚ گٔمِتۍ یِنسٕے وۄنۍ ٲس مےٚ یہِ گھرٕ واجِنۍ وَنان اۭں اۭں اۭں آچھا آچھا آچھا یِم تِم یِم تِم یِم تِم یورٕ یِم تِم یورٕ دِژیِتھ نا کُلۍ ژور تِم چھی تِم چھی اصۭل آمِتۍ تِمَن چھُ اصٕل تہٕ البتہ ہورٕ چھُ سُہ گاسہٕ و آ آ تِم چھِ بہتریٖن کامیاب گٔمِتۍ مگر اَتھ چھُ ہُمہِ سایڈٕ زآمُت یہِ گاسہٕ یہِ چھُ یِہوے کھَران پَہمَتھ آ ہاں ہاں ہاں گاسہٕ آمُت اَتھ باقٕے باقٕے چھَنہٕ شِکایت کٕہٲنۍ نہٕ وۄنۍ ٲس وَنان یہِ ہے مہربٲنی کٔرزِ تِکیٛازِ اَتہِ چھُ نا گَژھان دِل کھَٹہٕ ٲں اَتیٚن بہٕ چھُس اورٕ دَرواز کِنۍ نیران تہٕ مےٚ چھِ پیٚوان أتھۍ گارڈنَسٕے کُن نظر سۄ اَن ژٕ بہٕ چھُس نا آفِس آسان ژیٚے پاے چھیٚے بہٕ چھُس گژھان آفِس اَتہِ گژھ فِرٛی ییٚتہِ اَتہِ گژھ فِرٛی مےٚ کَرَکھ فون تہٕ جنابِ محترم بہٕ وَنٔے چھُ نا ٹھیٖک آ او کے او او کے جناب چلو چلو سلامت چلو سلامت سلامت سلامت